اَکھ لَچھ وُہ ساس ترٛےٚ ہَتھ تہٕ زٕتووُہ زٕ لَچھ شیٚشیٖتھ ساس زٕ ہَتھ تہٕ وُہ ژور لَچھ پَنٛژشیٖتھ ساس پانٛژھ ہَتھ پَنٛژاہ سَتھ لَچھ تُرسَتتھ ساس زٕ ہَتھ تہٕ اَکہٕ وُہ نَو لَچھ اَرشیٖتھ ساس شےٚ ہَتھ تہٕ بہہ